بہٕ ہَسا چھُس فیٖڈبیک دِوان یُس مےٚ فُڈ اوس کوٚرمُت آرڈَر تَمیُک ٹیسٹہٕ کیُتھ چھُ تہٕ یُس مےٚ فُڈ اوس کوٚرمُت آرڈَر یُس مےٚ رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھ کوٚرمُت آرڈَر تہٕ اَمیُک ہَسا چھُس بہٕ فیٖڈبیک دِوان اَمِچ ہَسا وَنہٕ بہٕ کالٹی کالٹی یُس ٲس یہِ ٲس اَکھ نمبر کالٹی یُس اِہٕنٛز سٔروِس ٲس یہِ ٲس واریاہ زیادٕ اَصٕل فاسٹہٕ سٔروِس ٲس ڈِلِوری تہِ واتنٲو یِمو واریاہ جلدی یہِ سٔروِس ڈِلِو آرڈَر کَرُن تہِ گوٚو مےٚ واریاہ آسان اَتھ منٛز گٔے نہٕ مےٚ کٕہٕنۍ تہِ دِکت کٕہٕنۍ تہِ پریشٲنی گٔے نہٕ مےٚ اَتھ منٛز یُس کانٹِٹی ٲس کانٹِٹی تہِ ٲس واریاہ زیادٕ امہِ پرٛوڈَکٹٕچ تہٕ ییٚمہِ وجہ سۭتۍ اَکھ یِمَن ہیٚکہِ ہے ژیر تہِ گٔژھِتھ مگر یِمو کٔر کٲم یِمو واتنو یہِ وقتَس اَنٛدر اَنٛدر یہِ پرٛوڈَکٹ مےٚ نِش مگر ہاں اَکھ چیٖز وَنہٕ بہٕ یُس یہِ فُڈ اوس یہِ اوس واریاہ زیادٕ اویلی یوٗت گژھِ ہے نہٕ یہِ آسُن کینٛہہ اَکھ رَژھا اوس اَتھ ٹیسٹہٕ اورٕ یور گوٚمُت